اہن سا آ مےٚ ہَسا لیٚچھ پنٛنِس یارَس پٮ۪ٹھ اَکھ پایٹِرٛی اَکہِ لَٹہِ تٔمِس ہَسا گٔے سُہ پَتہٕ ہَسا سوٗز مےٚ تٔمِس تٔمِس ہَسا گٔے سۄ واریاہ خۄش سُہ تٔمۍ ہَسا دوٚپ أ یِم یہِ کَتہِ لیچھِتھ ژےٚ یِژھ پایٹِرٛی یِم یہِ کھٔژ مےٚ پَسنٛد بَڑٕ پَسنٛد کھٔژ مےٚ یہِ